سٲنِس أکِس سَماجَس منٛز حظ چھِ یِم بہَ بٕجنہِ زَنہِ یِم چھےٚ واریاہ اَکھ اَہَم رول کَران اَدا تِکیٛازِ یِم چھےٚ زانان کِتھ کٔنۍ چھِ رُہۍ تہٕ بیٚیہِ ہُرۍ أسۍ کَران سُہ ڈانٕس تہٕ تمہِ پَتہٕ حظ چھِ یِم لَکٹیٚن بَچَن یِمَن عیٖدَن پیٚٹھ بَڑیٚن دۄہَن پیٚٹھ ہیٚچھناوان